یِم ہَسا سٲنِس أنٛدۍ پٔکِس منٛز یِم کھِلٲڑۍ چھِ سٕپوٹٕس پلیر چھِ یِمَن ہَسا چھِ واریاہ چَلینٛجِز پٮ۪وان فیس کَرنہِ وۄنۍ ہَسا چھِ یِم بیسِک نیٖڈٕز گٔژھۍ آسِنہِ أکِس پٕلیرَس تِم نہ سا چھِ یِمَن میلانٕے یا تِمو منٛز وَنو کیٛاہ کیٛاہ چھِ بیسِک نیٖڈ زَن چھِ یا پٕلے گرٛاؤنڈ چھِ یا باقی کینٛہہ چیٖز چھِ یا یِمَن ہِنٛز یِمَن ہُنٛد ٹرٛیک رَنِنٛگ ٹرٛیک وَنِنٛگ ٹرٛیک یِمَو یِم نَہ سا چھِ یِمَن یِوان مےٚ میلان یِمَن گامَن منز کِہیٖنۍ اَمے سۭتۍ اَمے کِنۍ ہَسا چھِ یِم یِمَن ہِنٛز